تِکیٛازِ أسۍ چھِ مُسلمان زیادٕ کٲشِرۍ کَشمیٖرَس منٛزَ تہٕ اَسہِ چھُنہٕ یِتھ کٔنَن کہٕنۍ أسۍ چھِنہٕ آیڈٕل بَناوان کینٛہہ خۄدایَس خٲطرٕ اَسہِ چھُ سارنے پَتہ یِہٕے اَکُے کَنسیپٹ کہِ سون خۄدا صٲب چھِ اَکھ یُس پرٛٮ۪تھ کُنہِ جایہِ موٗجوٗد چھُ ییٚمہِ یہِ سورُے دُنیا بنوومُت چھُ تہٕ اگر أسۍ أسۍ مُسلمانَن ہٕنٛز کَتھ کَرو اَسہِ چھُ ؤریَس منٛز صرف زٕ عیٖدٕ یِوان یِم أسۍ مَناوٕنۍ چھُ باقی کینٛہہ تہِ چھِ باقی چھُنہٕ اَسہِ کٕہٕنۍ تہِ چیٖز مَناوان یا کینٛہہ تہٕ بیٚیہِ چھُ أسۍ ماہِ رمضانَس منٛزَن روزٕ تھاوان خۄدا صٲبَس خٲطرٕ بَس یِم چیٖز چھِ أسۍ کینٛہہ یُس یِم یا أسۍ خۄدا صٲبَس خٲطرٕ کَران چھُ تہٕ بیٚیہِ چھُ پَتہٕ ہَے نِماز نیک کامہِ تِم چھِ آمتی أکِس اِنسانَس خٲطرٕ تہٕ مگر یِتھ کَن چھُنہٕ أسۍ کانٛہہ ہَے تہِ کانٛہہ آیڈِیَل بَناوان یِتھ کٔنَۍ تہٕ اَسہِ چھُ پَتہٕ ہَے سارنے کہِ سون خۄدا صٲب چھِ اَکھ تہٕ أسۍ چھِ صرف تٔمۍ سٕنٛزٕے عبادت کَران